کیٚنٛژھَن مِٹھایَن ہُنٛد ناو چھِ یِتھٕ کٔنۍ پیشٹریٖز پیشٹری یِتھٕے کٔنۍ چھُ رَسگولہٕ چھُ گولاب جامَن چھُ یِتھٕے کٔنۍ چھُ تۄلہٕ ژھوچہٕ ہَن چھِ کاجوٗ کتری چھِ لُڈوٗ چھِ کیک چھِ کوکیٖز بِسکِٹ چھِ کوکوٗنَٹ چھِ رَسمَلایی چھِ تہٕ یِتھٕے کٔنۍ چھِ واریاہ مِٹھایہِ یِم دٔستیاب آسان چھُ